کٔشیٖرِ سۭتۍ سۭتۍ سٲنِس ضِلعہٕ شوپیانَس منٛز تہِ چھِ مختلف کرٛیفٹ کامہِ لَبنہٕ یِوان یِم اَکہِ پُیہِ پٮ۪ٹھ بیٚیہِ پُیہِ تام تبدیٖل چھِ گژھان تہٕ سانہِ کَلچَرٕچ حمایت کَران چھِ واریاہَن صوٗرژَن منٛز یِم کامہِ لَبنہٕ یِوان چھِ تَتھ منٛز چھِ تِلہٕ کٲم چھِ یا اَتھٕ سۭتۍ بَناوَن واجیٚنۍ چیٖز تِلہٕ کٲم شال کٲم یا سُہ کَنٮ۪ن پٮ۪ٹھٕ لیٚکھِتھ یِم تہِ ڈِزایِن بَناونہٕ یِوان چھِ تِم چھِ اَتھ کرٛافٹَس سۭتۍ تعلُق تھاوان تہٕ چھِ سانہِ کَلچرُک اکھ وَتھ ہاونہٕ موٗجوٗب تھاوان تہٕ کٔشیٖرِ ہُنٛد ناو برٛونٛہہ پَکناونَس منٛز واریاہ زیادٕ مدتھ کران